یُس ہسا ایٚجوٗکیشن سِسٹم اِنڑیُہُک چھُ یہِ ہسا چھُ واریاہ بہتر آز کل یہِ سا چھُ واریاہ اَصٕل یَتھ منٛز زَن آز برونٹھ ژَتجی ؤری برونٹھ ٲسۍ کَم کیٚنہہ ژاہ فِلاسفر کَم کیٚنہہ ژاہ سُکالر لَبنہٕ یِوان ہِندوستانَس منٛز اِنڈیا ہَس منٛز یٔمۍ زَن کہِ أزکِس دورَس منٛز چھِ واریاہ فِلاسفر واریاہ سُکالٲرٕس چھِ یِوان مِلنہٕ ییٚمہِ سۭتۍ اِنسپَیر چھِ گژھان أزِکۍ أزِکۍ جینریشن چھِ گژھان اِنسپِیر تِم ہسا چھِ کران پَنُن ایٚجوٗکیشن سِسٹمَس پٮ۪ٹھ فوکَس تہٕ کران ایٚجوٗکیشن حٲصِل وۄنۍ اَگرٕے یِہوے ایٚجوٗکیشن وُچھو أسۍ باقین کَنٹرین منٛز

تَتھ منٛز ہسا چھ واریاہ اَصٕل ایٚجوٗکیشن سِسٹم واریاہ بہتر ایٚجوٗکیشن سَسٹم یَتھ منٛز زَن کہِ تِمن چھِ ٲسۍ مٕتۍ برونٹھٕ پٮ۪ٹھ اَصٕل اَصٕل سٔکولٲرٕس اَصٕل اَصٕل فِلاسفٲرٕس یِم زَن کہِ تِم چھِ ٲسۍ مٕتۍ گۄڈٕ پٮ۪ٹھٕے فوکَس کٔرِتھ تھپھ کٔرتھ ایٚجوٗکیشنَس اَہن حظ تہِ چھِ تِم زَبردست یِوان مٲہر ماننہٕ ایٚجوٗکیشن سَسٹمَسس منٛز یُس ہسا سوٚن اِنڈیا چھُ یہِ سا چھُ گژھان ڈیولَپ ایٚجوٗکیشن سِسٹم منٛز زٕ ساس ژوٚوُہس منٛز ہسا آسہِ موڈٲرٕنۍ ایجوٗکیشن سِسٹم اِنڈیا ہَس منٛز یِوان لَبنہٕ ییٚمہِ سۭتۍ زَن کہِ فٲیدٕ چھِ سانہِ نیٚکسٹہٕ جینریشنہِ تِم کران ایٚجوٗکیشن حٲصِل سٲنِس اِنڈیا ہَس منٛز چھِ واریاہ بہتریٖن ایٚجوٗکیشن آز یِوان لَبنہٕ یِم زَن کِنۍ یہِ برونٹھ پَکہِ تہٕ اَتھ پٮ۪ٹھ روزان سٲری مُتمعیٖن سٲنِس اِنڈیا ہَس منٛز چھُ اَصٕل ایٚجوٗکیشن